اَسَلام علیکُم وَرحمتہ اللہِ وَبَراکاتُہ آ تُہۍ چھُ ٹھیٖک پٲٹھی اَصٕل پٲٹھی آ خۄفتن نٮ۪ماز پٔر باضٲبطہٕ پٲٹھٮ۪ن ہُہ یہِ اَز چھُناہ ییٚتہِ واتر بار صٲبنہِ شب أسۍ چھِ اَز شَبس اَز چھُ پرٛوگرام أتی شَبس پٮ۪ٹھ چھُ پرٛوگرام اَز چھِ گنٹہٕ کھنٛڈا دیُن یِم یِمن پَرو وازا پازا اَتہِ

مےٚ باسان نَفرس اَکھ زٕ ہتھ چھِ مےٚ باسان یہِ لوکل تہٕ بیٚیہِ چھِ اَز تھوڑا نیبرِم نیٚبرم تہِ آمٕتۍ لوکل زیادٕ حظ زیادٕ چھِ لوکلٕے بیٚیہِ چھِ یِمن کیٚنٛہہ پٔژھۍ لٔژھۍ یِوان دعوت دِژمٕژ پَژھن وَژھن کیٚنٛژن تِم پٔژھۍ ؤژھۍ تہِ چھِ یِم اَمہِ ییٚمہِ چھِ نَفرس زٕ ترٛےٚ ہتھ اَتھ منٛز لوٗکن نَہ یہِ چھُنہٕ یہِ چھِنہٕ یہِ چھُنہٕ سورُے گام مَناوان کیٚنٛہہ یہِ چھُ یہِ واٹل واو صٲبنہِ یہِ محلہٕ چھُ یہِ چھِ یِمَے مطلب یہِ محلہٕ أنٛدۍ پٔکھۍ یِم چھانہٕ محل وانہٕ محل ہُہ یہِ تِمَے چھِ مَناوان یہِ زیادٕ ن تہٕ گام چھُنہٕ یہِ مَناوان پوٗرٕ کیٚنٛہہ پوٗرٕ گام چھِ یِوان تِم کھسان اور گامُک وامُک تہٕ مگر زیادٕ رَش شَبس چھُ بیٚہوان یِم اَتِکی نَفر زیادٕ نا آ تہٕ مطلب یِہَے نَفرس زٕ ترٛےٚ ہتھ چھِ مےٚ باسان خۄفتن ۄفتن پوٚر تہٕ وۅنۍ چھِ مطلب ٹایم یہِ کیٛاہ وُنۍ لَگہِ مطلب مایِک لَگن وُنۍ

اَچھا

یہِ چھُ مطلب اَتھ منٛز چھُ کَرٕنۍ اَسہِ کٲم اَسہِ چھِ یِم محلٕکۍ مطلب زِٹھۍ زِٹھۍ نَفر زٕ ژور بُلاوٕنۍ یہِ کَر اَتھ خٲطر کَرو أسۍ گۄڈٕ کٲم أسۍ سمکھو پانہٕ تہٕ اِنشااللہُ رحمان کٔرِتھ مۅکلاوَو یہِ مجلِس وجلِس پَگاہ سمکھو أسۍ پانہٕ تہٕ أسۍ سُمبراوہوکھ یِم پَتہٕ کَرو أسۍ مشورٕ زِ کُس کُس اَنہٕ ہُون اَتھ مطلب میٖٹِنٛگ منٛز أسۍ یۅس یہِ میٖٹِنٛگ چھِ مطلب اَتھ میٖٹِنٛگ منٛز گَژھن نَفر پانٛژھ شےٚ آسٕنۍ تہٕ آ ییٚمہِ محلٕکۍ زیادٕ ریٖزنیٚبُل نَفر

آ

آ اِنشااللہ اَتھ پٮ۪ٹھ کَرو ڈِسکَس یہِ کَرو مطلب ضروٗری مطلب زِ اَتھ محلس منٛز اگر ژوٗر پٔزۍ پٲٹھی گَژھان چھِ ؤچھو یِم کَتِکۍ لڑکہٕ چھِ یِوان تہٕ یِم اگر نیٚبرِم لڑکہٕ چھِ یِوان یِم کَرہوکھ یِم رَٹہٕ ہوکھ یِم یِمن أسۍ لاگو اَتھ باضٲبطہٕ پٲٹھۍ آسو أسۍ لاگان روت روت پٔہرا أسۍ لاگان اَتھ تھاوَو مطلب اَگر ہمسایہِ سُنٛدٕے آسہِ سُہ تہِ کَرو نہَ نہَ أسۍ کَرو أسۍ کَرو أسۍ کَرو کٲم أسۍ ییٚلہِ روتھ یہِ کَرہوکھ أسۍ اگر أسۍ پتہٕ پَنُن پَنٕنہِ مٔحلُک کانٛہہ نَفر پَنُن مٔحلُک تہِ کانٛہہ نَفر رَٹہٕ ہون أسۍ کَرو پتہٕ کٲم تَتھ تھاوَو أسۍ مطلب سَزا زِ سُہ رَٹہٕ ہُون أسۍ مٲلِس نِش سُہ دِمہُون أسی سُہ نِمہُون أسۍ مٲلِس نِش تہٕ مٲلِس تھاوَِو مطلب پتہٕ یُتھ نا یہِ ذِمہٕ دٲری یِتھٕ پٲٹھۍ گَژھِ اگر ہَسا کیٚنٛہہ مطلب ژوٗر ووٗر گٔے آیِنٛدٕ خٲطرٕ یۅس ژوٗر گَژھان آسہِ گَرٕ وول گَرٕ وول دِی لِسٹہٕ کیٛاہ ژوٗر گٔیہِ تہٕ سُہ تَمیُک تَمیُک تَمیُک پٮ۪نلٹی ہَسا دِی سُے تٔمۍ سُنٛد مول آ سُہ سُہ یوٗتاہ نۄقصان گَژھِ تیٛوٗتاہ ہَسا دِی تٔمۍ سُنٛد مول تہٕ یہِ وُچھو اَتھ پٮ۪ٹھ کَرو بیٚیہِ بیٚیہِ تہِ برٛونٛہہ کُن مَشوراہ پَگاہ اِنشااللہُ رحمان کَرو کَتھ تہٕ پتہٕ کَرو بیٚیہِ باقٕے دِنۍ یِم تہِ مشور کیٛاہ نِنۍ باقٕے تہٕ پتہٕ کَرو اِنشا اللہُ رحمان اَتھ پٮ۪ٹھ کَتھ اَہَن حظ چَلو اِنشا اللہ اَسَلامَ علیکُم